ہٮ۪لو اسلامُ علیکُم وعلیکُم اسلام تُہۍ چھُو ٹھیٖک اَصٕل پٲٹھۍ تُہۍ کَتہِ پٮ۪ٹھ اچھا ٹھیٖک کیٛاہ حُکُم اوس ٹھیٖک ٹھیٖک تۄہہِ چھا پَے یہِ چھِ پٔتۍمہِ رٮ۪تہٕ تہِ اوس أمِس برابر أکِس رٮ۪تَس لیٖو وۄنۍ دیُت أمۍ یہِ یَتھ رٮ۪تَس حظ چھِ خٲلی آمٕژ یہِ فُل رٮ۪تہٕ چھِ یہِ آمٕژ وۄنۍ چھُو تُہۍ وَنان بیٚیہِ مےٚ گژھِ لیٖو تۄہہِ چھا پَے تُہۍ چھُو أمۍ سٕنٛدۍ ٹیسٹ چیٚک کران تُہۍ چھُو أمۍ سٕنٛدۍ ڈٮ۪ری چیٚک کران أمۍ سُنٛد أمۍ سٕنٛز ڈٮ۪ری کیٛاہ چھِ آسان أمِس کیٛاہ چھِ آسان یاد کیٛاہ چھُ آسان أمِس کَرُن أمِس کیٛاہ چھِ یِوان ٹٮ۪سٹَس منٛز تۄہہِ چھو تہِ پَے أمِس ہٮ۪کہِ نہٕ مِلِتھ کِہیٖنۍ تِنہٕ تۄہہِ چھا پَے یہِ کوٗتاہ ویٖک چھُ پَرنَس منٛز اَگر أمِس پگاہ آسہِ فاینَل ایٚکزام أمِس کیٛاہ بَنہِ تَتھ مگر توہہِ ما چھُو احساس کِہیٖنۍ اگر تۄہہِ احساس آسِہو تُہۍ ما کٔرِہیُو یِتھ پٲٹھۍ تُہۍ چھُو ہر وِزِ یی کران تُہۍ اگر أمِس دھیان تھٲیِہُو أمِس گژھِ ہا نہ یہِ کِہیٖنۍ تِنہٕ أمِس چھےٚ وۄنۍ پَے مےٚ چھےٚ گَرِ مےٚ چھےٚ گَرِ موج سۄ وَنہِ مےٚ أمِس اۭں وَلہٕ لیٖو چھِ تھاوٕنۍ بہٕ ہٮ۪کَو نہٕ اَتھ منٛز کِہیٖنۍ تِہ کٔرِتھ

تۄہہِ چھا پَے تۄہہِ چھا پَے أمۍ سٕنٛز أمۍ سٕنٛدۍ سۭتۍ چھُ أمۍ سُنٛد کیریر گژھان خراب تُہۍ تھٲیِو أمِس دھیان تھٲیِو تُہۍ وٕچھِو أمِس أمِس کیٛاہ چھُ آسان ڈٮ۪ری کیٛاہ چھُ آسان أمِس أمِس کیٛاہ چھُ آسان یاد کیٛاہ چھُ آسان أمِس کَرُن تۄہہِ چھُو نا یہِ چھُو نہٕ تۄہہِ احساسٕے نہ تُہۍ چھُو نہ تھاوانٕے یہِ احساس تُہۍ وٕچھُو تُہۍ کٔرِو وۄنۍ پرنسپٕل میم سۭتۍ پانَے کَتھ اگر تٔمِس مطلب سۄ اگر مانیو ویسے مانیو نہٕ سۄ کِہیٖنۍ کیٛازِکہِ یُس اَسہِ أمۍ سُنٛد مطلب یہِیہِ کران چھُ پٮ۪پرَن منٛز تہِ یہِ کران چھُ یہِ ٹیسٹَس منٛز چھُ یہِ کران مےٚ چھِنہٕ باسان تٔمۍ حساب دِن أمِس کینٛہہ کیٚںہہ یِم لیٖو مگر تُہۍ وٕچھِو توتہِ ما ہٮ۪کہِ بٔنِتھ اگر تُہۍ تٔمِس کٔرِو زارٕ پارٕ کٔرِو زارٕ پارٕ کَرٕنہٕ سۭتۍ ما ہٮ۪کہِ بٔنِتھ کیٚنہہ کیٚنہہ چھُنہٕ پرواے کٔڑِو کٔرِو تُہۍ بیٚیہِ کٔرِو یہِ مطلب لیٖو تھاوٕنۍ کٔریُو بیٚیہِ کَم سُکوٗل ٲسۍ وُن یہِ سوزان کیٚنہہ چھُنہٕ پرواے اچھا بِہِو خۄدایَس سوال ؤنۍزیوَس